اَسَلامُ علیکُم وَرحمتُہ اللہ مےٚ منٛز چھ رَننُک اَکھ سیٚٹھاہ رُت ٹیلنٛٹ یَتھ منٛز بہٕ قٕسمہٕ قٕسمٕکۍ سِنۍ چھَس رَنان پنٛنِس کِچنَس منٛز تَتھ منٛز چھَس بہٕ یَکھٕنۍ رِستہٕ کَباب کۄکُر ماز سبزی بیترِ تہٕ باقٕے سِنۍ رَنان تِم چھ سٮ۪ٹھاہ مَزٕدار تہٕ میٖٹھۍ آسان تِمَن ہُنٛد رنٛگ تہِ چھُ واریاہ خۄشوُن آسان مےٚ منٛز چھُ یہِ رُت ٹیلنٛٹ تہٕ بہٕ چھَس یہ واریاہ رٕتہِ طٔریٖقہٕ سان رَنان مےٚ ٲس بہٕ ٲسٕس کِچنَس منٛز ماجِہ دھیان تھاوان سۄ ٲس مےٚ ہاوان کَتھ کیا چھ کَرُن تہٕ کُس سِیُن چھ کِتھ پٲٹھۍ رَنُن سۄ ٲسۍ واریاہ سِنۍ رَنان پنٛنِس کِچنَس منٛز تہٕ بہٕ ٲسٕس تیٚمِس دیان تھاوان سۄ ٲس وَنان کتھ پٲٹھۍ چھُ تیٖل ترٛاوُن پَتہٕ چھُ تٔلیُٚن دِیُٚن مَرژٕوانٛگَن ترٛاوٕنۍ بٲدیان ترٛاوُن تہٕ باقٕے مسالہٕ ترٛاوٕنۍ سۄ ٲس سٮ۪ٹھاہ رٕتۍ پٲٹھۍ سِنۍ رَنان یِتھ پٲٹھۍ زَن مےٚ تہِ ہیوچھ واریاہ رٕتہِ طٔریٖقہٕ سان بہٕ تہِ چھَس وَنۍ تیٚمۍ سٕںٛدی پٲٹھۍ واریاہ رٕتۍ سِنۍ رَنان یَتھ منٛز میٛٲنۍ موج مےٚ واریاہ مَدد کَران ٲس تہٕ وَنہِ چھَس بہٕ باقٕیَن ہیٚچھناوان تہٕ مےٚ تہِ چھُ واریاہ رٕتۍ پٲٹھۍ سِنۍ تَگان رَنٕنۍ یِم زَن مےٚ أنٛدۍ پٔکۍ ہمساے چھ تِم تہِ چھ سٮ۪ٹھاہ خۄش کَران میون رَنُن تہٕ کھٮ۪وان بہٕ چھَس واریاہ رٕتۍ سِنۍ رَنان تہٕ مےٚ منٛز چھُ یہِ واریاہ رُت ٹیلنٛٹ